ہُندوستانَس منٛز یِم ساروی کھۄتہٕ مین چلینٛجٕس سُہ چھُ اَکھ چھِ یہِ گٔرٕل اٮ۪جُکیشَن وُن تہِ چھُنہٕ کٮ۪نٛژھن کورٮ۪ن دِوان تٲلیٖم حٲصِل کَرنہٕ کیٚنٛہہ بیٚیہِ چھِ پاوَرٹی اَتھ خٲطرٕ چھُ سون گورمٚنٹ واریاہ یِم تُلان قدم تُلان پاوَرٹی ختم کَررنہٕ خٲطرٕ چھِ واریاہ سِکیٖم دِوان یِتھ پٲٹھۍ زَن اٮ۪م جی نَریٚگا سِکیٖم چھِ یا یہِ گٔرٕل اٮ۪جُکیشنہٕ خٲطرٕ چھِ وٕنکٮ۪نن کورٮ۪ن دِوان فری اٮ۪جُکیٚشَن فری اینٛڈ کَمپَلسری اٮ۪جُکیشَن اَپ ٹُو فوٹیٖن یِیٲرٕس خٲطرٕ گوٚو گورمینٹ چھُ کَران امہِ خٲطرٕ واریاہ کیٚنٛہہ